ییٚتہِ نہ سا چھِنہٕ زیادٕ گژھان اِوینٹس کِہینۍ کہِ کُنہِ ساتہٕ چھُ گژھان ییٚلہِ کٲنسہِ مطلب کُنہِ جایہِ مطلب وۄرُس چھُ آسان تَمہِ ساتہٕ چھُ ہٮ۪کان مطلب اِنسان گژھِتھ اَمہِ ساتہِ چھُ کیازِ کہِ تَتہِ چھُ آسان واریاہ گیمٕز چھُ آسان تَتہِ چھُ شُرٮ۪ن ہٕنٛدِ خٲطرٕ یِم تِم تِم انجاے چھُ کران دٔیِم کَتھ چھِ خاندر خاندرَس منٛز چھُ ماز رَس چھُ آسان تَوے أسۍ چھِ گیٹ ٹُگیدر کران مطلب زیادٕ کران مٲنزِ راتھ پریفر کیازِ تٔمہِ دۄہ چھِ سٲری آسان تَمی وِزِ سٔمِتھ آسان بٲتھ چھِ ہٮ۪کان أسۍ ؤنِتھ ڈانٔس چھِ کران واریاہ واریاہ مَزٕ چھِ أسۍ تَتہِ کران روف چھِ کران پانہٕ ؤنۍ خاندرَس پٮ۪ٹھ پَتہٕ ییٚلہِ صبُحن کیُتھ چھُ آسان سبُحن کیُتھ چھُ أسۍ مہرازٕ یِوان مطلب أسۍ چھِ آسان پیران چھِ أسۍ مہرازَس أڑۍ چھِ گِفٹ دِوان أڑۍ چھِ مالہٕ دِوان تہٕ سُہ چھِ نوان مہررنہِ سُہ چھُ پَتہٕ مہرنہِ نِوان أسۍ سُہ چھِ أسۍ واریاہ اَصٕل گژھان کیازِ کہِ بیٚیہِ چھُ تَتھ منٛز بیٚیہِ چھُ تَتھ واریاہ اکھ آسان بیاکھ تہِ سُہ گوٚو سال کھیوٚن تَمہِ ساتہٕ چھُ اَسہِ مَزٕ لگان کیازِ کہِ تَتھ ژور ژور چھِ أسۍ روزان ترامہِ خٲطرٕ ژور ژور سُہ چھُ أسۍ واریاہ اَصٕل لگان کیازِ کہِ تَتھ چھُ وازوان تہِ آسان واریاہ قسمہٕ یِم ماز تہِ چھُ آسان یُس أسۍ واریاہ اینجاے چھِ کران شُر تہِ کران بٔڑۍ تہِ بُزرٕگ تہِ تہٕ تَمہِ دۄہ چھِ أسۍ واریاہ خۄش آسان